بہٕ ہَسا چھس تِمَن جایَن گژھان ییٚتہِ بہٕ فوٹو عکٲسی چھس کَران تِم ہَسا چھِ مےٚ نزدیٖک جایہِ یِمَن منٛز اَکھ جاے چھِ سۄ چھِ مےٚ واریاہ پَسنٛد سَہ ہَسا چھِ ویرناگ ییٚتہِ ہَسا بہٕ فوٹو چھس بار بار تُلنہِ گژھان تَتھ جایہِ چھِ واریاہ خوٗبصوٗرتی ہُنٛد عالَم اَوَے موٗجوٗب چھس بہٕ تَتہِ زیادٕ فوٹو تُلان